اَسلامُ علیکُم آ علی محمد چھُو حظ تُہُنٛد یہِ بَچہِ چھُنا حظ یہِ شُیب صٲب اَسہِ لَگہِ آز اَسہِ چھُ آز فِزِیٖکٕس نا پرٛٮ۪کٹِکٕل ییٚتہِ یِمن کَرٕنۍ تہٕ یِمَن لَگہِ لگ بگ ترٛےٚ ساڑٕ ترٛےٚ پٮ۪ٹھ لگ بگ ژَتجی مِنٛٹ لگن یِمن علاوٕ تہٕ وۄنۍ چھِ أسۍ کَرٕنۍ کٲم نا حظ تُہۍ یِتہٕ نہٕ نہٕ گابرِو وابرِو أمِس ما لگن یِم دہ تٕرٛہ مِنٛٹ ژَتجی یِم اوٚڑ گَنٹہٕ تہِ گَنٹہٕ تہِ ہیٚکہِ لٔگِتھ تہٕ وۄنۍ گابرِزیو نہٕ تُہۍ کیٚنٛہہ تہٕ تۄہہِ ما اوسو کیٚنٛہہ وَنُن أمِس بَچَس رِلیٚٹِڈ کیٚنٛہہ فِزِیٖکٕس چھُ سا اَصٕل یِوان اَکَے اَکَے بِلکُل بِلکُل آ سُے چھُ اَسہِ أسۍ چھِ آز أسۍ چھا واریاہ پنٕنۍ کِنۍ محنت کَران وۄنۍ چھِ اَسہِ فِزیٖکٕس اَمے موٗجوٗب مےٚ دَپ ہوٗ یِمن مہ ہیٚکہِ لیٹ گٔژھِتھ خبر گَرِکۍ چھِ پَتہٕ پریشان گَژھن تہٕ یِتہٕ نہٕ یِتہٕ نہٕ أمِس تُہۍ کیٚنٛہہ ؤنِو یور گٔژھِتھ آز چھِ اَسہِ آ اَسہِ چھِ آز پرٛٮ۪کٹِکٕل کَرَن یِمن یِمَن چھُنہ نیوٗمٮ۪رِکلَن تہِ آسَن ہُہ بیٚیہِ چھِ یہِ آز چھِ أسۍ لایٹہِ پٮ۪ٹھ کَرَن ییٚتہِ تھوڑا یِمَن پرٛٮ۪کٹِکٕل یُس رِفلٮ۪کشَن رِفرٮ۪کشَن چھُنہ آ رِفلٮ۪کشَن رِفرٮ۪کشن أسۍ چھِ یِمن سیوٚد پٲٹھۍ ہاوان کِتھ پٲٹھۍ چھِ اٮ۪نٛگٕل بَنان اٮ۪نٛگٕل آف رے آف اِنسِڈٮ۪بٕس اَصٕل پٲٹھۍ ہاوان سورٕے اَصٕل پٲٹھۍ تہٕ یہِ وۄنۍ یُس یِمَن ٹایِم لیٹ لَگہِ نہ تہٕ تِم یِم آسن ییٚتی ٹھیٖک چھا باقٕے ما چھِ کانٛہہ شِکایَت اَسہِ یِوان بَچہِ بَچہِ سٕنٛدۍ طرفہٕ آ دَپ نَہ پَران وَران دپ نَہ دَپان چھا پرناوان ورناوان چھِ اصٕل پٲٹھۍ یِم وَللہ پنٕنۍ کِنۍ حظ چھِ أسۍ واریاہ محنت کَران تہٕ کیٛاہ چھِ اَتھ وَنان باقٕے گَژھِ آسُن تُہُنٛد دُعا تہٕ پَنٕنۍ کِنۍ چھِ اَسہِ واریاہ زیادٕ کوٗشِش یِمَن کَران اَہَن حظ بِلکُل بِلکُل آ پَنٕنۍ کِنۍ چھِ اَسہِ واریاہ زیادٕ کوٗشِش کَران اٮ۪کٕسٹرٛا ٹایم زیٖرو کٕلاس تہِ چھِ أسۍ یِمن صُبحن دِوان ما مارنِنٛگ ایٮ۪سمبلی مارنِنٛگ اٮ۪ٮسمبلی نہٕ کُنہِ ساتہٕ کَران سِکِپٕے تہٕ دِوان زیٖرو کٕلاس آ باقٕے ٲسۍزیو تُہۍ دعا کَران تُہُنٛد گژھِ آسُن دعا اِنشاء اللہ أسۍ تہِ چھُ کَرن پَنٕنۍ کِنۍ اِنشا اللہ اِنشا اللہ چَلو بِہِو اللہ تعلیٰ ہس حوال اچھا اچھا اسلامُ علیکُم